اگر أسۍ بیڈ ایٚکسپیٖریَنس ہٕنٛز کتھ کرو بیڈ ایٚکسپیٖریَنس چھُ یہِ بٮ۪نٛکَس منٛز کہِ یُس بھیٖڈ چھِ آسان یتھ کِنۍ اَسہِ سٮ۪ٹھاہ پیٛارُن چھُ پٮ۪وان یا بیٚیہِ یِم لُکھ چھِ یِمن چھِ واریَہَن چیلینجَن ہُنٛد سامنہٕ پٮ۪وان کَرُن کُنہِ ساتہٕ چھُنہٕ آسان نٮ۪ٹؤرٕک کِہیٖنۍ ییٚمہِ سۭتۍ اَتہِ اکھ مُشکِل چھِ اَسہِ کِرٛییٹ گَژھان یا باقٕے چیٖز تِم گٔژھۍ آسٕنۍ اَتہِ یا سِلپہٕ چھَنہٕ اَسہِ یا پیپَر ؤرٕک چھِنہٕ یُس سُہ گَژھان چھِ یہِ چھِنہٕ ٹھیٖک پٲٹھۍ گَژھان یا یُس اَتیُک سٹاف چھُ سُہ چھُنہٕ فرٛٮ۪نٛڈلی بِہیو کَران یِم چیٖز چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ بیڈ ایٚکسپیٖریَنس گَژھان اگر اکھ اِنسان یورٕ بینٛکَس پٮ۪ٹھ گوٚو أمۍ سٕنٛز کٲم گٔژھ گَژھٕنۍ وِدِن سیٚکنڈ أمِس گوٚژھ نہٕ اَتہِ پیوٚن پیارُن کینٛہہ کہِ ونہِ ہَسا گٔے سٔروَرَس کانٛہہ ہہُ پرٛابلم یا یہِ پرٛابلم یہِ چھِ أکِس اِنسانَس سٮ۪ٹھاہ مُشکِل گَژھان بیٚیہِ بیٛاکھ اَتہِ یا اَتہِ چھَنہٕ آسان کُنہِ ساتہٕ سٔروِس یا یُہُنٛد یہِ بِہیویَر یا لہ وے آف لینٛگویج چھِ کَتھ کَرنُک طریق چھُ یہِ چھُ آسان روٗٹ مَطلَب موٚکُر بِہیویَر آسان ییٚمہِ کِنۍ اکھ اِنسان چھُ پَتہٕ سٮ۪ٹھاہ گَژھان ڈِس اٮ۪پویِنٹ یِمو چیٖزو سۭتۍ یِمَے چھِ بیڈ ایٚکسپیٖریَنس أکِس اِنسانَس آسان یُس یہِ بٮ۪نٛکٕچ یہِ گوٚژھ دیُن فاسٹ سٔروِس اَتہِ گوٚژھ نہٕ اَسہِ پیوٚن پیٛارُن کینٛہہ یا باقٕے چیٖز تِم گٔژھۍ نہٕ اَتہِ اَسہِ گَژھٕنۍ یِمَے چیٖز چھِ بیڈ ایٚکسپیٖریَنس اگر أسۍ یا مِثالَن أسۍ کتھ کرو یِمَن بُزرگَن ہٕنٛز یِمَن یہِ چھُ تران ایڈ فاینانشَل ایڈ تَران رٮ۪تھ گٔژھِتھ تِمَن چھِ پٮ۪وان واریاہ لٲنہِ مَنٛز پیٛارُن یِم یا بِچارٮ۪ن چھِ تِم لاین بناوان یا تمن خٲطرٕ گوٚژھ آسُن اکھ بٮ۪نٛک ایٚمپلاے یُس تِمَن کھَڑا آسہِ ہے روزان تٔتی سۄ سِلپ دیٖہے لیٚکھِتھ سُہ تہِ چھُ تِمَن بِچارٮ۪ن پٮ۪وان گَرا أکِس کَران زارپار یہِ سلپ دِیِو لیٚکھِتھ گَرا بیٚکِس کَران زارپار یہِ سلپ دِیِو لیٚکھِتھ تِم چھِ واریاہ سَفَر کَران تِم بُزرگ تہٕ یُس سٮ۪ٹھاہ مُشکِل چھُ أکِس اِنسان سٕنٛدۍ خٲطرٕ کہِ کیٛاہ تٔمِس چھُ گَژھِ نہٕ یِم ٹھوکرٕ پیٚن کھیٚنۍ کینٛہہ یِمَے چیٖز چھِ اکھ بیڈ ایٚکسپیٖریَنس أکِس اِنسانَس گَژھان حٲصِل اَتہِ یہِ مَطلَب یہِ کیٛاہ چھُ کَران أمِس گوٚژھ آسُن ٹایمَس پٮ۪ٹھ أتی یا یِمَے بُزرگ سٲنۍ یمن گٔژھۍ نہٕ یِم دَرٕ دَرٕ کی ٹھوکرے کھیٚنۍ کینٛہہ یِم گٔژھۍ ہے یورٕ کھَسٕنۍ یِمَن گوٚژھ آسُن تیُتھ سِسٹَمہ اَتہِ بَنٲیِتھ یِمَن گوٚژھ پونٛسہٕ وِدِن سیٚکَنڈ مِلٕنۍ یِمن چھُ پٮ۪وان گۄڈٕ أکِس وَنُن اسہِ دِ سِلِپ لیٚکھِتھ گَرا چھُکھ پٮ۪وان بِچارٮ۪ن وَنُن بیٚکِس اسہِ دِ سلپ لیٚکھِتھ یمے چیٖز یا نٮ۪ٹؤرک اِشوٗ چھِنہٕ آسان اَتہِ آسان بینکَس مَنز یا یُس یہِ ییٚمہِ سٹافُک بِہیو چھُ یہِ چھُنہٕ فرٛٮ۪نڈلی آسان کینٛہہ یہِ چھُ آسان روٗڈ بِہیویَر ییٚمہِ کِنۍ اکھ عام اِنسان چھ کَران واریاہ سَفَر یتھ بینکَسَ مَنٛز کیازکہِ اتہِ چھِ امیٖرَن مِلان آرام غریٖبَن چھَ نہٕ اَتہِ مِلان